مےٚ ٲسۍ اَکھ کُرتی سونٲومٕژ ییٚتی گامس منٛز أکِس سٕژس اَتھۍ یۄس کُرتی اگر أسۍ وُچھُو بازرٕ تَتھ نیرِ نہٕ جورٕ کُنے تِکیاز سۄ ٲسۍ تٔمۍ لاجواب بَنٲومٕژ تٔمکۍ تعریف ٲسۍ وَتہِ پکوٕنۍ تہِ کَران دَپان ٲسۍ ژےٚ چھَتھ یہِ أنِمٕژ تہٕ أنِمٕژ کَتہِ تَمیُک رنٛگ تہِ اوس بَڑٕ خۄش شَکیٖل سُہ اوس واریاہ زیادٕ لُکن خۄش گژھان سٲری ٲسۍ وَنان زِ یُس زن أمیُک کَلر چھُ یہِ تہِ چھُ واریاہ اصٕل تہٕ یہِ سُیِتھ تہِ چھُ واریاہ اصٕل سۄ ٲسۍ زبردست کُرتی تَتھ اوس نہٕ جورٕ کُنے تہِ سۄ ٲسۍ مےٚ واریاہ زیادٕ خۄش یِوان تہٕ مےٚ وَرٲے ٲسۍ سۄ واریاہن تہِ خۄش یِوان تِکیازِ تٔمۍ ٲسۍ تَتھ پٮ۪ٹھ زبردست کٲم کٔرمٕژ تہٕ زبردست ٲسٕنۍ بَنٲومٕژ یَتھ نہٕ کُنہِ تہِ جورٕ بَنہِ